ہیٚلو اَلسلامُ علیکُم مےٚ چھُ ناو اعجاز احمد کھانٛڈے بہٕ چھُس روزان کۄلگامہِ ییٚتہِ چھُ ہَسپتَال اسہِ بہٕ چھُس کَران کٲم ییٚتی ہَسپَتالَس منٛز ییٚتہِ کانٛہہ ہَسپَتالَن منٛز ییٚتہِ چھِ اسہِ واریاہ فیسَلٹی ہَر کانٛہہ چیٖز چھُ ییٚتہِ ایٚولیبٕل اسہِ ییٚتہِ چھِ بیٚڈ ایٚولیبٕل ییٚتہِ چھِ آکسیجَن سٕلیٚنٛڈَر ایٚولیبٕل باقٕے باقٕے ویرایٹی چھِ ییٚتہِ ایٚولیبٕل ییٚتہِ چھِ واریاہ اصٕل واریاہ اصٕل ہَسپَتال ییٚلہِ کانٛہہ آسہِ بیٚمار سُہ چھُ ڈاریٚکٹہٕ یِوان یوٗرۍ کۄلگامہِ ہسپَتالس منٛز تٔمِس چھِ پَے یہِ چھُ واریاہ اصٕل ہسپتال واریاہ بہتریٖن ہَسپَتال زَبردست ییٚتہِ چھِ اصٕل پٲٹھۍ علاج گژھان فیٖس ہیٚوان کَم ڈاکٹر چھِ ییٚتہِ واریاہ اصٕل زَبردَست پٲٹھۍ بُزَرگَن سۭتۍ یِوان اصٕل پٲٹھۍ پیش ہَر کانٛہہ ڈاکٹَر اصٕل پٲٹھۍ کَران کٲم پَنٕنۍ وۄنۍ چھِ دپُن پرٛابلِم مان ژٕ کیاہ چھِ پرٛابلِم چھِ اَکہِ ساتہٕ آو پیشیٚنٛٹ اَکھ بِچیور ییٚتہِ ٲس واریاہ بھیٖڑ تمہِ ساتہٕ کیاز کہِ مےٚ کَرے پَنٕنۍ کِنۍ واریاہ کوٗشِش بھیٖڑ ہَٹاونٕچ وٹاونٕچ مگر ییٚتہِ انٛدیو نہٕ کِہیٖنۍ بھیٖڑ اَتہِ چَلیو نہٕ کِہیٖنۍ مےٚ ہَٹایے پَنٕنۍ کِنۍ مگر اَتہِ چلیو نہٕ مےٚ کِہیٖنۍ پَتہٕ گٔے ییٚلہِ پانٛژھ شےٚ گھنٛٹہٕ گٔے اَتہِ گٔے بھیٖڑ کَم مان ژٕ ییٚلہِ پیشَنٛٹہٕ ژوٗن یِمو بیٚڈَس پٮ۪ٹھ بِچیور سُہ اوٗس سۄتیٚومُت سُہ موٗد